وۄنۍ وَنو بہٕ تۄہہِ کہِ مےٚ کیٛاہ چھُ سُہ یہِ کُس چیٖز چھُ ییٚمہِ سۭتۍ بہٕ خۄش چھَس روزان وَٹ میک می ہٮ۪پی تۄہہِ چھُو پرٛژھمُت یہِ سوال تہٕ اَمیُک جواب دِمو بہٕ تۄہہِ مےٚ چھِ خوشی مِلان ییٚلہِ بہٕ کٲنٛسہِ خوشی چھَس دِوان کٲنٛسہِ ہُنٛد کانٛہہ مَسلہٕ چھَس بہٕ ہٮ۪کہٕ نہٕ مَسلہٕ حَل کٔرِتھ کیٚنٛہہ مگر کوٗشِش چھَس کَران کہِ تٔمِس گوٚژھ تمہِ مَسلہٕ نِش حَل گژھُن تمہِ سۭتۍ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان سۄ خوشی چھےٚ یۄس نہٕ بہٕ بیان ہٮ۪کہٕ کٔرِتھ مےٚ چھےٚ خوشی مِلان ییٚلہِ بہٕ کُنہِ جایہِ ٹرٛوٕل چھَس کَران تَتٮ۪ن چھُ آسان مطلب خوٗبصورَت زٔمیٖن آسان آب آسان پٔرِندے سُہ اَلگ اَکھ ماحول آسان سُہ فرٛٮ۪ش اِیَر یَتھ تازٕ ہوا چھِ وَنان سُہ چھُ آسان تمہِ وِزِ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان ہَم کٲم کَرنہٕ سۭتۍ تہِ مطلب اَگر بہٕ کانٛہہ کٲم چھَس کَران فار اٮ۪کزامپٕل سۄ کٲم کَرنہٕ سۭتۍ تہِ چھےٚ مےٚ واریاہ خوشی مِلان سۄ کٲم اَصٕل پٲٹھۍ کَرنہٕ سۭتۍ تہِ واریاہ خوشی مِلان بیٚیہِ اَگر اٮ۪پرِسیشَن مِلہِ یعنی کہِ حوصلَہ اَفضاہی گژھِ تمہِ سۭتۍ تہِ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان تَتھ خوشی چھُنہٕ ٹھِکانَے کانٛہہ آسان بیٚیہِ لۄکٹٮ۪ن سۭتۍ محبت کَرنہٕ سۭتۍ تہِ واریاہ خوشی مِلان ہَر کٲنٛسہِ سۭتۍ اَصٕل پٲٹھۍ کَتھ کَرٕنۍ یَژھان تَتھ منٛز تہِ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان واریاہ زیادٕ سۄ خوشی چھےٚ آسان آں یَتھ نہٕ بہٕ بیان کَرٕ ہَر کٲنٛسہِ أکِس اَصٕل پٲٹھۍ بِہیو کَرُن تمہِ ہَر کٲنٛسہِ أکِس سۭتۍ اَصٕل پٲٹھۍ کَتھ باتھ کَرٕنۍ طور طریٖقہ سان سۄ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان سۄ خوشی چھےٚ واریاہ زیادٕ مےٚ مِلان مےٚ چھُ واریاہ زیادٕ خۄش چھَس بہٕ گژھان تہٕ یہِ چھُ میٛانہِ خٲطرٕ اَکھ بٔڑ بارٕ أچیٖومٮ۪نٛٹ آسان تمہِ باوجوٗد چھِ اَکھ یہِ کہِ اَگر بہٕ کیٛاہ چھِ اَتھ وَنان مطلب سۄ گٔے اَکھ اَلگ اکھ خوشی تمہِ پَتہٕ اَگر فار اٮ۪کزامپٕل مےٚ کیٛاہ چھِ اَتھ وَنان یہِ مےٚ زَن بہٕ آسہٕ مےٚ دی کانٛہہ مطلب نَہ یہِ چھُنہٕ ضٔروٗری کہِ یُس مطلب اَچانَک پٲٹھۍ چھُ کانٛہہ کیٚنٛہہ تحفہٕ دِوان یہِ گَژھِ آسُن بوٚڑ بارٕ کیٚنٛہہ یہِ سُہ لۄکُٹ اَکھ تحفہٕ تہِ آسہِ مگر سُہ اَچانَک پٲٹھۍ آسہِ مےٚ آسہِ نہٕ پَے کِہیٖنۍ نہٕ تَمہِ سۭتۍ تہِ چھےٚ واریاہ زیادٕ خوشی مِلان سۄ خوشی چھَنہٕ ہٮ۪کان بیان کٔرِتھ اِنسان کیٚنٛہہ سۄ کۭژاہ خوشی چھےٚ مِلان بیٚیہِ ییٚلہِ کانٛہہ اَصٕل پٲٹھۍ اورٕ پیش چھُ یِوان سۄ تہِ چھےٚ اَکھ خوشی آسان کانٛہہ رٮ۪سپٮ۪ک دیہِ سۄ تہِ چھِ مطلب عزت دی حوصلَہ اَفضٲیی کَرِ سۄ تہِ چھےٚ واریاہ اَکھ خوشی آسان تَمہِ سۭتۍ سۄ خوشی تَمہِ خوشی بَرابَر چھَنہٕ کٕہیٖنۍ تہٕ خوشی بیٚیہِ پَنٕنۍ رۄب سٕنٛز عبادَت کَرٕنۍ تَمہِ سۭتۍ تہِ چھےٚ خوشی مِلان دِلَس چھُ سکوٗن مِلان مےٚ تہٕ بیٚیہِ کیٛاہ چھِ اَتھ وَنان شعر و شاعری کَرٕنۍ مےٚ چھُ اَکھ شوق کہِ بہٕ مطلب مےٚ چھُ شاعری ییٚلہِ بہٕ وٕچھان چھَس مےٚ چھُ واریاہ زیادٕ اَتھ کُن لَگاو گژھان ہمیشہٕ پَتہٕ چھِ مےٚ کیٚنٛہہ کُنہِ وِزِ خۄش کَران کہِ بہٕ لٮ۪کھہٕ ہا کیٚنٛہہ پَتہٕ سُہ سُہ چھُنہٕ وٕنہِ سُہ چھےٚ معموٗلی کَلام آسان مگر مےٚ چھُ تمہِ سۭتۍ واریاہ زیادٕ خوشی مِلان اَگر بہٕ دُکھی تہِ آسہٕ تمہِ وِز تہِ کَرِ مےٚ سُہ خۄش لٮ۪کھُن تَمہِ سۭتۍ مِلہِ مےٚ رِلیکس تَمہِ سۭتۍ چھُ مےٚ آرام مِلان تہٕ سۄ چھےٚ اَکھ خوشی میٛانہِ خٲطرٕ آسان خوشیَن ہُنٛد چھُنہٕ ٹھِکانَے خوشی کۭژاہ چھےٚ مےٚ

یُس زَنٮ۪ن واریاہ زیادٕ سٮ۪نسٕبٕل مطلب واریاہ زیادٕ اَصٕل دٮ۪ماغ دار چھُ آسان یُس بیٚکِس اِنسانَس اَصٕل پٲٹھۍ پیش چھُ یِوان تَمہِ سۭتۍ تہِ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان وۄنۍ اَگر کُلۍ کٔٹۍ چھِ آسان ییٚتٮ۪ن بہٕ وٕچھان چھےٚ سَکھ پوش گَملہٕ اَتٮ۪ن یِمَن آب آسان کانٛہہ دِوان یا بہٕ دِمہٕ ہا یِمَن آب یِم یہِ چھےٚ مےٚ واریاہ زیادٕ خوشی ہِنٛز مُقام آسان یا کیٚنٛہہ وٕچھٕ بہٕ دَرختَس پٮ۪ٹھ کیٚنٛہہ کھوٚتمُت آسہِ زَنہٕ ژوٗنٛٹھۍ آسَن دٲنۍ آسَن کھٔتۍمٕتۍ یہِ چھُ اَکھ مطلب مےٚ چھِ یہِ اَتھ وٕچھنہٕ سۭتۍ تہِ خۄش گَژھان چھَس بہٕ بہٕ چھَس دَپان رۄبُ الکٔریٖمَن کیٛاہ چھُ یہِ مطلب نِظام تھوٚومُت کیُتھ چھُنہٕ بَنووُ سُبحان اللہ تہٕ چھَس بہٕ گژھان واریاہ زیادٕ خۄش یا پہاڑ وٕچھَکھ چھِ مےٚ واریاہ زیادٕ خوشی مِلان تہٕ اَلگ اَکھ چھُے مےٚ یہِ مِلان تہٕ سُہ چھُ آسان واریاہ زیادٕ خوشی ہُنٛد مُقام بیٚیہِ بیٚیہِ تہِ چھےٚ واریاہ زیادٕ زِندگی منٛز خوشی ییٚلہِ میٛٲنۍ گَرٕکۍ مےٚ سۭتۍ اَصۭل پٲٹھۍ مطلب مےٚ مح پیار محبت کَران سۄ تہِ چھےٚ میٛانہِ خٲطرٕ اَکھ خوشی ہِنٛز باعث بَنان بیٚنہِ بٲے کَرَن پیار محبت سۄ تہِ چھےٚ خوشی ہِنٛز باعث بَنان بیٚیہِ ییٚلہِ بہٕ کانٛہہ أچیٖو مطلب کیٚنٛہہ یہِ مےٚ دٮ۪ماغس منٛز چھُ آسان تھوٚومُت بہٕ کَرٕ یہِ پَتہٕ چھَس بہٕ سُہ چیٖز حٲصِل کَران تمہِ سۭتۍ تہِ چھےٚ مےٚ واریاہ اللہ تعالیٰ سٕنٛد مَدتہٕ سۭتۍ ییٚتٮ۪تھ بہٕ سُہ حٲصِل چھَس کَران تہٕ تمہِ سۭتۍ تہِ چھِ مےٚ واریاہ زیادٕ خوشی مِلان یَتھ نہٕ کانٛہہ ٹھِکانَے چھُ مےٚ چھِ اَکہِ لَٹہِ اَکھ اٮ۪واڈ توٚرمُت تَتھ مطلب تَتھ سونٛچِتھ تَمہِ تَمہِ وِزِ سۄ موٚمٮ۪نٛٹ تہِ چھَم یاد پٮ۪وان تہٕ تَمہِ وِزِ تہِ تَمہِ وِزٕچۍ خوشی یۄس گٔیَم سۄ ٲس اَکھ اَلگ اَکھ خوشی کیٛازکہِ سُہ اوس اَکھ مطلب ییٚلہِ تۄہہِ کانٛہہ وَنیو کہِ مطلب اٮ۪پرِسیشَن اَکھ چھِنَہ کَران وَنان کہِ تۄہہِ کوٚروُ یہِ تۄہہِ چھو پَتہٕ تَتھ مُتعلق وَنان سُہ چھُ اَکھ مطلب اَکھ چیٖز گژھان کہِ اِنسان چھُ واریاہ زیادٕ برٛونٛٹھ کُن لَمان نَہ کہِ پَتھ کُن گژھان تمہِ سۭتۍ تَمِچ خوشی چھےٚ مےٚ وٕنہِ تہِ یاد بیٚیہِ ییٚمہِ ساتہٕ کیٛاہ چھِ اَتھ وَنان سُہ گوٚو اَکھ چیٖز تَمہِ پَتہٕ گوٚو بیٛاکھ چیٖز کہِ ییٚمہِ ساتہٕ کیٛاہ چھِ اَتھ وَنان یہِ

آ یہِ پَتہٕ ییٚمہِ ساتہٕ بہٕ سُہ وقت چھَس یاد کَران سُہ چھُ اَکھ اَلگ اَکھ خوشی دِوان تَمہِ سۭتۍ تہِ چھےٚ واریاہ زیادٕ خوشی مِلان سُہ وقت یاد کَرنہٕ سۭتۍ تہِ چھےٚ واریاہ زیادٕ خوشی مِلان بحر حال چھُ مےٚ یہِ وَنُن کہِ خوشی چھےٚ مِلان واریاہ زیادٕ خوشی ہُنٛد چھُنہٕ کٕہیٖنۍ تہِ ٹھِکانہٕ خوشی کۭژاہ چھےٚ مےٚ مِلان یِمو چیٖزو سۭتۍ تہٕ بیٚیہِ وَنہٕ بہٕ یی کہِ اَگر کانٛہہ یہِ مطلب ٲں یہِ ہٮ۪کہٕ بہٕ ؤنِتھ کہِ اَگر کانٛہہ میٛانہِ خٲطرٕ اَکھ لۄکوٗٹ مۄکوٗٹ چیٖز کَرِ تَمہِ سۭتۍ چھےٚ مےٚ تیٖژ خوشی مِلان سۄ چھِ کَرورَن تہٕ لَچھَن بَرابَر بہٕ چھَس نہٕ پَنٕنۍ خوشی ژھانٛڈان یَتھ منٛز کیٛاہ چھِ اَتھ وَنان وۄنۍ وۄنۍ گوٚژھ آسُن ہُہ چیٖز ہُہ گژھِ بوٚڑ آسُن یہِ گژھِ یہِ آسُن یہِ گژھِ یَتھ گژھِ یہِ آسُن چیٖزَن منٛز چھَنہٕ مےٚ زانٛہہ خوشی ژھٲنٛڈمٕژ خوشی اَگر مِلان چھےٚ مےٚ خوشی چھےٚ مےٚ مِلان بَرتاوو سۭتۍ اَگر مطلب بوزو رٮ۪سپٮ۪کتہِ سۭتۍ کانٛہہ کَرِ اٮ۪پرِشیٹ کانٛہہ کانٛہہ کَرِ مطلب حوصلَہ اَفضٲیی تَمہِ سۭتۍ چھےٚ واریاہ زیادٕ خوشی مِلان مطلب بیٛاکھ اَکھ گوٚو سُہ چھُ وَنان تَتھ چھِ وَنان کیٛاہ چھِ اَتھ وَنان یہِ تھٔنۍ مَتھٕنۍ کٲشِر پٲٹھۍ تَتھ وَنان بَٹرِنٛگ تمہِ سۭتۍ چھَنہٕ خوشی مےٚ مِلان کیٚنٛہہ سُہ چھَس بہٕ ہٮ۪کان آرام سان پرٛٮ۪زنٲوِتھ یہِ چھےٚ بَٹرِنٛگ یہِ چھےٚ تھٔنۍ مَتھان کِنہٕ یہِ چھِ نارمَل چیٖز تہٕ کیٛازکہِ تَتھ گژھِ نہٕ اِنسان خۄش گژھُن کیٚنٛہہ کیٛازکہِ سُہ چھُ اَکھ جھوٗٹی تعریٖف آسان تعریٖفو سۭتۍ چھَس نہٕ بہٕ خۄش گژھان کیٚنٛہہ بَلکہِ حوصلَہ اَفضٲیی تَمہِ سۭتۍ چھَس بہٕ خۄش گژھان بیٚیہِ دوٚیِم کَتھ چھَس بہٕ بہٕ کمہِ سۭتۍ چھَس زیادٕ خۄش گژھان اَگر بہٕ صُبحٲے وَتھٕ پَتہٕ آسہِ درٛمنِس پٮ۪ٹھ روزٕ پَتہٕ وٕچھَکھ أنٛدۍ پٔتۍ پوش یِہُنٛد مطلب یِم یہِ سُہ چَم یۄس یہِ چَمک دھَمک چھَنَہ امہِ سۭتۍ تہِ چھےٚ مےٚ تیٖژ خوشی مِلان سۄ خوشی ہیٚکہِ نہٕ کٕہٕنۍ تہِ دِتھ تیٖژاہ زیادٕ خوشی چھےٚ مےٚ مِلان تہٕ بحر حال چھُ مےٚ یی وَنُن کہِ یہِ مطلب یہِ کینٛژھا یَتھ دُنیاہَس منٛز اللہ تعالیٰ ہَن پٲدٕ چھُ کوٚرمُت سُہ نعمت ہَرٕ کُنہِ نعمتہٕ سۭتۍ چھِ مےٚ واریاہ زیادٕ خوشی مِلان تہٕ بہٕ چھَس بیٚیہِ اَگر قران شریٖف پَران چھَس تیٚمی سۭتۍ تہِ چھُم دِلُک سکوٗن تہٕ خوشی مِلان تہٕ مطلب بہٕ چھَس اَکھ تَمہِ ٹایپٕچۍ اِنسان سُہ روح مطلب مےٚ گژھِ رُحَس سٮ۪ٹِسفیکشَن مِلٕنۍ روح گژھِ مےٚ خۄش گژھُن مےٚ چھُنہٕ یہِ کہِ مطلب سُہ خوشی یۄس چھنَہ سۄ گژھِ أنٛدروٗنی آسٕنۍ خوشی گژھِ نہٕ آسٕنۍ یہِ بَناؤٹی بَناؤٹی خوشی چھَنہٕ خوشی آسان کیٚنٛہہ تۄہہِ آسوٕ پانہٕ تہِ پَتَہ تہٕ بیٚیہِ ہٮ۪کہٕ بہٕ یہِ ؤنِتھ کہِ اَگر ژٕ کٲنٛسہِ خوشی چھے تَلاش کَرٕنۍ تیٚلہِ چھُ تٔمِس پانہٕ گۄڈٕ خۄش روزُن ہیٚچھُن